پانٛژَن سِٹیٹ آف اِنڈِیاہَن ہُںٛد ناو چھُ یِتھ پٲٹھۍ گۄڈنیُٚک سِٹیٹ حظ چھِ آندراپَردیش دوٚیُم سِٹیٹِہ ہںٛد ناو چھُ بِہار تریٚمہِ سِٹیٹہِ ہُنٛد ناو چھُ گُجرات ژوٗرمہِ سِٹیٹہِ ہُںٛد ناو گوٚو ہِماچَل پرٛدیش پوٗنٛژمہِ سِٹیٹہِ ہُنٛد ناو گوٚو راجِستان